ہیٚلو وعلیکُم سَلام اَہَن حظ اَچھا حظ اَچھا حظ اَچھا حظ اَتھ حظ گژھن لگ بگ ترٛےٚ ساڑ ترٛےٚ ہَتھ رۄپیہِ حظ کَنالَس حظ اَہَن حظ وَلہٕ حظ پَتہٕ تا چھِ سَہلٕے حظ آ بہٕ حظ یِمہٕ تیٚلہِ پَتہٕ حظ اَکھ بَجے پَتہٕ حظ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ